واریاہ مٮ۪تھڈ چھ یِمہٕ اِستعمال چھ گژھان سپوٹس سٮ۪کٹرن منٛز یا پیٖپل چھ یا یِم سانہٕ علاقٕکۍ یِم لُکھ چھ یِم بچاون چھ گیمن یا ٹریڈشنل سپوٹسن منٛز مطلب یِمن منٛز یِم پرووایِڈ چھ کران یوٗنیٖک اپرچوٗنِٹی مطلب سارِنےٕ دِوان ہیٚوٕے درجہٕ یُس اکھ چاہے سُہ نیٚبرِم یِیا گِنٛدنہِ أنٛدرِم پنُن آسہِ یِمن چھ ہیٚوٕے درجہٕ کنوینشل سپوٹ چھُ اَتھ منٛز چُھ اَسہِ واریاہ فأیِدٕ اَتھ چھ اِنسان روزان فِزکٔلی تہِ فِٹ مینٹلی تہِ فِٹ أمہِ سُنٛد دٮ۪ماغ چُھ رٮ۪سٹور گژھان جوٗرِنٛگ مطلب ییٚلہِ یہِ گیم چُھ لاگان گندُن یِم یِم چیٖز چھ یِم چھِ واریاہ فأیِدٕ امہِ ٹریڈشنل سپوٹ سۭتۍ اَتھ ٹریڈشنل سپوٹسس منٛز چھ یِوان واریاہ گیمہٕ لایک یۄس کُشتی چھ پہلوانن ہنٛز چھِ یہِ گیم چھ یا کبڈی چُھ کھو کھو چُھ لکوٹی چُھ گِلی ڈنٛڈا چھ یِم یِم گیمہٕ چھ اَتھ منٛز یِوان یہِ چھ واریاہ فأیِدٕ منٛد سانہِ خأطرٕ أمہِ سۭتۍ چُھ اِنسان روزان فِزکٔلی فِٹ